سٲنِس بنڈ پور ضلعس منٛز چھِ واریاہ فیکٹری واریاہ دَفتر واریاہ سٔروِس یِمو سۭتۍ اَسہِ مدد چھُ مِلان تِم چھِ واریاہ ییٚتہِ بَناونہٕ آمٕتۍ تہٕ سٲنِس بنڈپوٗرِس مںز چھِ فیکٹری تہِ واریاہ فٔرمہٕ تہِ واریاہ مَثلن ہاٹِکلچر دفتر چھ اَتھٕ کامہِ ہُند دفتر چھِ فِشری دَفتر چھِ واریاہ سٔروِس سینٹر چھِ ییٚتہِ گاڑین ہٕنز سٔروِس چھِ گژھان واریاہ اٮ۪گری کَلچرٕکۍ دَفتر چھِ اٮ۪گرِکَلچرُک دَفتر چھِ سکوٗلن ہٕندۍ کالجن ہٕندۍ دَفتر چھِ سٲنِس بنڈپوٗرِس منٛز چھِ واریاہ اِتھۍ دَفتر یِمو سۭتۍ لوٗکھ فیض یاب چھِ گژھان تہٕ تِم چھِ پَنُن فٲیدٕ حٲصِل کران